واعلیکُم اسلام اَہن حظ اَہن حظ اچھا فَرمٲیِو حٲز اہن حظ اہن حظ ٹھیٖک چھُ اہن حظ ؤنِو اہن حظ فِلحال چھُو تۄہہِ ایٚڈمِشَن فیٖس چھِ أسۍ ہیٚوان حظ لَگ بَگ پٕنٛژٕہ تٕرٛہ ساس تام بییہِ حظ چھ مَنتھٕلی اسہِ پیٚوان تُہُۍ چھِو حظ کٮ۪لَم پٮ۪ٹھ مَنتھٕلی پیٚنو تۄہہِ گٲڑۍ کیٚو ٹِیوٗشَن فیٖ پیٚوٕ تۄہہِ لَگ بَگ ژوٚر ساس رۄپیہِ اہن حظ نہ حظ مےٚ باسان ٲٹھ ساس تام آسِوٕ ٲٹھ شیٚتھ ساس تام گاڑِ فیٖس تہٕ باقٕے حٲز چھُ ٹِیوٗشَن فیٖس شیٚے ساس چھُ باقِیَن سکوٗلَن منٛز یِِم سبجکٹٕز آسَن تِم مِثال تَمہِ عَلاو چھُ اسہِ کَشمیٖری چھُ ہِنٛدی چھُ مِیوٗزِک چھُ کَمپِیوٗٹَر چھُ تِم حظ چھِ اسہِ پَرناوان سبجکٹٕز باقٕے چھِ سوشل سٹیٚڈیٖز سایِنَس میتھ اُردوٗ اِنٛگلِش تَمہِ عَلاو چھِ أسۍ کَپمِیوٗٹَر بہٕ دِوان ییٚتہِ ییٚتہِ حٲز چھِ جان جان ٹیٖچَر اسہِ پَرناوَان تُہُۍ أنزِِہوٚن پَنن بَچہ کینٛہہ نہ حظ چھُ پَرواے ییٚلہِ زِیادٕ بَچہٕ لَکُٹ آسہِ تیٚلہِ چھِ أسۍ اردو وس منٛزٕے نَتہٕ حظ چھِ أسۍ بَڈٮ۪ن کٕلاسَن اِنٛگلِش اہن حظ آ نہ حظ نہ نہ حال چھُ أس ایٚکزام گۄڈٕ ہِیٚوٚان وٕچھو یہِ کَتھ کٕلاسَس خٲطرٕ گَژھِ پرٛیپیٚر تَتھ کٕلاسَس فِلحال ییٚلہِ ایکزامَس نیٚرِ پتہٕ حٲز وٕچھو أسۍ تہِ دِم ہوٚس ایٚڈمِشٮ۪ن اہن حظ اہن حظ اَدہار کاڑ فوٹوٗ گرٛاف زٕ چھِ بٚییہِ حٲز چھُ اَنُن پاس بُک اہن حظ آ ٹیوٗر ڈے یی زیٚو تُہُۍ ادٕ حظ اسلامُ علیکُم